اَلسَلامُ علیکُم غلام محمدَہ ٹھیٖک چھُکھا گھرِ چھُوا سٲلِم ٹھیٖک اہن شُکُر خۄدایس کُن اہن ماہِ رمضان تہِ ہیٛوتُن مۄکلُن

تا روزدَر روزدَر چھُ ضُروٗری بیٛوہن آز چھِ ییٚتہِ گۄڈٕ چھِ گۄڈِ چھِ نِماز پَڑھٕنۍ عیٖد گاہس منٛز بیٚیہِ چھِ شُریٚن پَلو وَلو پتہٕ اَنٕنۍ مِلِتھ سٔمِتھ گَژھو اصٕل پٲٹھۍ گَژھو پَلو وَلو اَننہِ شُریٚن ناو پَلو چھِ ییٚمِس عیٖد آسہِ تٔمِس چھِ پَلو آسان اَنٕنۍ گۄڈٕ چھِ مَسٹہِ نیٚماز یہِ چھِ خوشی آسان

اہن چکرَس چھُ ضُروٗری چکرَس کیٛازِ گَژھو نہٕ اورٕ یور کَران درگاہ ورگاہ گَژھان اَصلی چھِی درگاہٕے گَژھان أسۍ نیٚمازا ویٚمازا پرنہِ چَکر چھُ سُے سانہِ خٲطرٕ اہن بَرابر ماہِ رمضانٔے چھُ بَرابرے چھُ بیٛوہُن پننِسٕے گامس منٛز چھِ پَران نیٚماز عیٖد گاہس منٛز ویٖد گاہس منٛز مَزٕ چھُ یِوان ژوٚٹ چھِ اَنان أسی ییٚتی آ ژوٚٹ چھِ

آ سَے چھِ ٹھیٖک سَے اصٕل گَژھہِ سَے گٔے زیادٔے اصٕل ژیٚے اصٕلِچ کَتھ کٔرٕتھ

آ ماہِ رمضانٔے چھُ رُتُک یہِ آسان دۄہ رٕتۍ رٕتۍ دۄہ آسان

روزدَر چھُس بہٕ بَرابر بیٚہوان آ آز چھُس بہٕ روزدَر وۄنۍ چھُ پگاہ لاسٹِم دۄہ چھُ پیٚوان پگاہ روزدَر پتہٕ چھِ عیٖد نیٚماز پَرٕنۍ گَژھہِ الوِداع

فیران چھُ ہر کٲنٛسہِ یِم چھِ آسان رٕتۍ دۄہ کامیاب کَران خۄداے معاف کَران شُکُر خۄدایس تُہۍ چھُوا گھرِ چھُوا سٲلِم ٹھیٖک بیٚیہِ چھُکھا پانہٕ ٹھیٖک تیٚلہِ یِیٖزِ مگر ضُروٗری پتہٕ پَرو ییٚتی عیٖد گاہس منٛز ویٖد گاہس منٛز نیٚمازاصٕل پٲٹھۍ أتی سُلے بیٚیہِ اَنو پَلو وَلو یکوَٹ نِمہوکھ شُرۍ پانَس سۭتۍ بیٚیہِ اَنہوکھ پَلو وَلو آرام سان وَلہٕ حظ اَدٕ حظ بیہِو حظ خۄدایس حَوالہٕ اَلسَلامُ